پانٛژھ اِنٹَرنیشنَل سِٹیٖز یِہُنٛد ناو بہٕ وَنہٕ گۄڈٕنیُک گوٚو مُمبَے دٔیِم گوٚو نِویارٕک ترٛیٚیِم گوٚو بٮ۪نٛککاک ژوٗرِم گوٚو شِنگایہِ تہٕ پوٗنٛژِم گوٚو ڈٮ۪لی